ہیٚلو اسلام علیکُم میم یہِ مےٚ ؤنۍتو حظ یہِ أزیُک آرٹ کٕلاس تہٕ بیٚیہِ چھُنہٕ حظ ڈانٕس کٕلاس سُہ کٔژِ بَجَن لَگہِ اَز تَمیُک شیڈیوٗل کٔژِ بَجہِ چھُ اَز اَسہِ کٔژِ بَجن چھُ کٕلاسَس منٛز واتُن حظ اَچھا ٹھیٖک حظ چھُ تیٚلہِ ٹھیٖک حظ چھُ